اَلسَلامُ علیکُم مےٚ چھِ اکھ بُک فیورِٹ یتھ ناو چھُ بانٛگہِ دَرا سۄ چھِ اِقبالٕنی تتھ تمہِ بُکہِ سۭتۍ چھَس بہٕ واریاہ اِمپریٚس گٔمٕژ کہ تتھ مَنٛز چھُ اِقبال وَنان اِنسانَس کِتھ کَنۍ پَزِ پَنُن مَطلَب خُدی بُلَنٛد کَرٕنۍ اِنسان اکھ دۄہہ دِش اِنسان چھُ سُہ وۄتھِ صُبحٲے پَرِ نماز تہٕ اتھٕ بُتھ چھَلہِ اَتھٕ بُتھ چھٔلِتھ کَرٕ خۄداے سٕنٛز عِبادت تٔمِس چھُ نیران دۄہ تہِ واریاہ اصل اِنسان اِنسان کھیٚیہِ حَقُق سُہ کَرِ نہٕ تمس پیٚٹھ سُہ ظُلُم کِہیٖنۍ تہِ نہٕ اتھ کِتابہ مَنٛز چھُ سُہ وَنان اِنسان کوٗتاہ واتہِ خۄدایَس نَذدیٖک پَننہِ عِبادَت سۭتۍ اگر أسۍ عِبادَت کَرَو تہٕ اِنسان کوٗتاہ واتہِ نَذدیٖک خۄدایَس سۭتۍ تکیاز اتھ مَنٛز چھُ اِقبال وَنان یُس ہَسا کیاہ چھِ وَنان اِنسان چھُ اگر ہَسا سُہ پَنن شُروعات کَرِ صُبحٲے نمازِ سۭتۍ تہٕ تٔمِس چھُ دۄہ نیران واریاہ اصل تہٕ بیٚیہِ چھُس اتھ مَنٛز مَغربی تہزیٖب یُس چھُ سُہ چھُ تتھ کِرٹسایز کَران سُہ چھُ دَپان اَسہِ ہَسا پَزِ نہٕ اَپناوُن یہِ تہذیٖب کِہیٖنۍ تہِ امہ سۭتۍ چھُ اَسہِ گاٹہٕ تہٕ یِتھ کَنۍ سُہ مَطلَب تتھ مَنٛز وَنان چھُ اِنسان ہیٚکہِ اتھ مَنٛز خۄدایَس سۭتۍ ہَم کَلام گٔژھِتھ اتھ کِتابہ مَنٛز تہٕ یُس یہِ کِتاب چھِ یہِ چھِ واریاہ اصل یہِ چھِ لَگ بَگ پانژھ ہتھ پیجَن پیٚٹھ مُشتَمِل اتھ مَنٛز چھِ اِقبالَن سٲری مَغرِبٕچ مطلب یُس یُس مَغرِبی تہذیٖب اَپناوان یَژھان اَپناوُن اَپناوان چھِ تتھ مَنٛز چھُ تٔمۍ کوٚرمُت واریاہ مُخالفَت تٔمۍ چھُ دوٚپمُت اِنسان ہَسا اگر پَننِس ضمیٖرَس مَطلَب غَلَط کَرنہٕ دِنہٕ کِہیٖنۍ اِنسان ہیٚکہِ خۄدایَس سۭتۍ ہَم کَلام گٔژھِتھ بیٚیہِ چھَ مےٚ اکھ موٗوی پَسَنٛد تتھ چھُ ناو مَدَر اِنڈیا سۄ چھےٚ واریاہ اصل موٗوی تتھ مَنٛز چھُ ہاوان یِم تتھ مَنٛز چھِ ہاوان أکِس اِنسان سٕنٛز سٹرگل اِنسان کوٗتاہ کۭژاہ محنت تہٕ مزدوٗری چھِ کَران موٚزورۍ چھ کَران تہٕ سُہ کتھ کَمالَس پیٚٹھ چھُ واتان تتھ مَنٛز چھ أکِس ماجہِ آسان زمیٖن تہٕ سُہ چھ کَران تِم چھِ لاگان تِم چھِ وایان سۄ چھِ وایان تِمو نیٚچویٚو نیٚچویٚو دۄیَو سۭتۍ سۄ چھِ لاگان تِمَن اَلہٕ بٲنٛۍ تِمَن دۄشونی بَچَن تہٕ کَران چِھ واریاہ محنت پَتہٕ چھِ یِوان سہلاب سہلاب چھُ یِوان تہٕ سُہ چھُ نِوان تِمَن سورُے یُس تِمو زمیٖندٲری کٔرمٕژ چھِ آسان دانہِ چھُ آسان ووتمُت تہٕ سُہ چھ نِوان تِمَن تیٚتھ سۭتۍ سہلاب وا سُہ چھُ نِوان پانَس سۭتۍ تہٕ پَتہٕ چھِ سۄ پیٚوان تٔمِس چھُ پیٚوان تیٖژاہ سٹرگل کَرٕنۍ تہٕ اکھ بَچہِ چھُ آسان سُہ چھُ آسان یِم تِل مۄنٛج کَڑاے وٲلۍ چھِ آسان سُہ چھُ آسان تِمَن وٕچھان تہٕ تٔمِس چھُ لَگان سُہ تٔژ ژالَن چھِ سۄ تٔژ چونٛچہِ چھُ تٔمِس لَگان تیُت تیٖژاہ چھِ تٔمِس دگ کَران تتھ مَنٛز تہٕ پَتہٕ چھِ سۄ کَران سۄ کٲم سۄ موج تِہٕنٛز چھِ کَران کٲم سۄ چھےٚ دِوان گۄڈٕ بَچَن زَہَر پَتہٕ چھَ سۄ پانَس کھیٚوان مگر تتھ مَنٛذ چھِ بَچہِ زٕ مَران پانہٕ چھ سۄ روزان زِندے پَتہٕ چھِ سۄ کَران واریاہ محنت موٚزورۍ چھِ سۄ کَران تہٕ پالان چھِ پَننۍ زِندَگی اِسلیے چھِ مَطلَب سۄ یُس سۄ موٗوی چھَ سۄ فلم چھَ مےٚ چھَ سۄ واریاہ پَسَنٛد تتھ مَنٛز چھِ ہاوان اِنسان کِتھ کَنۍ ہیٚکہِ سٹرگل کٔرِتھ پَنُن پان پَکنٲوِتھ کٲنٛسہِ کٲنٛسہِ ہیٚکہِ بہٕ بیٖک مٔنگِتھ کِہیٖنۍ تہِ نہٕ کٲنٛسہِ ہیٚکہِ نہٕ رایہِ خۄداہ مٔنگِتھ کِہیٖنۍ تہِ نہٕ سۄ چھ واریاہ اصل موٗوی

تتھ مَنٛز چھِ اکھ زٔنۍ واریاہ محنت کَران تہٕ پالان چھِ پَننٮ۪ن بَچَن تہٕ مگر لاسٹَس پیٚٹھ چھِ تِمن سۄ پھصل گَژھان سورُے سہلاب تہٕ تہٕ پَتہٕ چھِ تِم واریاہ غمگیٖن گَژھان تتھ مُتا تتھ چھِ تِم سۄ دِوان بَچَن زہر تہٕ تتھ مَنٛز چھِ تِم بَچہِ مَران پانہٕ چھِ سۄ روزان بیٚیہِ بِچٲر سٹرگل کَرنَس سۭتۍ